ڈہری رُکاونکۍ چھِ گَریلو نُسخہٕ واریاہ گۄڈنٮ۪تھٕے چھُ پَکنٲوِتھ آب چیوٚن بیٚیہِ چھُ آسان اگر نے او آر ایٮس آسہِ اویلیبٕل گَرَس منٛز نُنہٕ پیوٗنٛت کھَنڈٕ پیوٗنٛت اَکھ ترٛاوُن تہٕ سُہ بیٚیہِ چھُ کٲشُر گَریلو یِم گَریلو نسکہٕ یہِ رُکاونہٕ خٲطرٕ دَپان دانہِ وَل کھیِٚو بیٚیہِ چھِ زامہٕ دۄدَس منٛز ترٛاوُن قُدر سُہ کھیوٚن بیٚیہِ چھُ یہِ یہِ کیٛاہ چھِ یتھ وَنان لیوٚمب چیوٚن تَمہِ سۭتۍ تہِ چھُ لیوٚمب تہٕ نوٗن تَمہِ سۭتۍ چھِ گژھان یہِ سَبسایِڈ تہٕ یِم چھِ گَریلو نُسکہٕ یہِ رُکاونہٕ خٲطرٕ وۄنۍ اَگرے اِنسانَس یِمے چھِ اَتھ زامہٕ دۄد چَکَس ترٛاوُن سُہ چٚون تَتھ ترٛاوُن پُدنہٕ سُہ چھُ گَریلو نُسکہٕ امہِ خٲطرٕ یہِ رُکاونہٕ خٲطرٕ بیٚیہِ چھُ یہے آب چون گُتُل ییٖتِس کالَس اِنسان ڈاکٹرَس واکٹرَس گژھِ گَرَس منٛز چھُ اِتھَے کٔنۍ ییٚلہِ نہٕ اویلیبٕل آسہِ یا کینٛہہ آسہِ تہٕ یِمَے چیٖز چھِ اَتھ دَوا